آز ونہٕ بہٕ تۄہہِ پنٕنس پسنٛدیٖدہ سُمنٛگ ڈٮ۪سٹٕنیشنس مُتعلق سُمنٛگ جاے چھِ مےٚ پسنٛد سۄ حظ گٔیے پوٗل پوٗلس منٛز چھُ مےٚ امۍ امہِ کِنۍ مزٕ یِوان تِکیٛازِ سۄ حظ چھُ آسان ژۄپٲرۍ سایڈو بنٛد تتہِ چھُنہٕ کانٛہہ تہِ خطرٕ آسان ڈُبنُک یا لگنُک تتھ منٛز چھُ آسان واریاہ صاف آب تتھ منٛز حظ چھُ واریاہ مزٕ یِوان سرٛان کرنس بیٚیہِ حظ چھُ سٲنِس علاقس منٛز چھُ اکھ رِور سُہ حظ چھُ واریاہ لۄکُٹ چھُ زیادٕ بوٚڑ چھُنہٕ کینٛہہ سُہ چھُ اصل رِور تتھ حظ چھُ واریاہ صاف آسان آب تہٕ أسۍ حظ چھِ تور گژھان سرٛان کرنہِ اسہِ حظ چھِ واریاہ مزٕ تتہِ یِوان تتھ حظ چھُ پٮ۪ٹھٕ تاپھ تہِ آسان تتھ چھِ افتاب تہِ پٮ۪وان تتہِ نہ حظ چھنہٕ تۭر تہِ لگان کینٛہہ تتہِ چھُ واریاہ مزٕ یِوان سرٛان کرنس تہٕ مےٚ چھ واریاہ پسنٛد سُیمنٛگ